اسلامُ علیکُم آز ونہٕ ہو تۄہہِ بہٕ پننیٚن پانٛژن تٲریخن مُتعلق یم زَن مےٚ یاد روٗدۍمٕتۍ چھِ گۄڈنیُک تٲریخ چھُ ژور مارچ زٕ ساس اکھ ییٚمہِ دۄہ زن میون جنم دن اوس دوٚیِم تٲریخ گوو ژور سَتمبر زٕ ساس ژۄداہ ییٚمہِ دۄہ زن سیٹھاہ خوفناک سہلاب آو ترٛیٚیِم گوو ترٛےٚ فرؤری زٕ ساس کُنہٕ وُہ ییٚمہِ دۄہ زن کووِڈ ناینٹیٖن آو پونٛژم گو پانٛژھ میے زٕ ساس اکہٕ وُہ امہِ دۄہ اوس میٲنس دوستس خاندَر شیٚیِم ڈیٹ گو شےٚ جُلاے زٕ ساس زٕتووُہ امہِ دۄہ أنۍ اَسہِ گرِ اکھ رٕژ گٲڑۍ